اَسَلام علیکُم ہٮ۪لو اَہن حظ ٹھیٖک حظ شُکُر اَہن بلکُل بلکُل ٹھیٖک تۄہہِ کتہِ پٮ۪ٹھ چھو کال کَران حظ ٹھیٖک چھُ پٮ۪ٹھ حظ تۄہہِ کَتھ خٲطرٕ حظ چھو یِم بیٹ حظ بیٹ چھا حظ ٹیٖمس خٲطرٕ چھا حظ ضوٚرت کِنۍ تۄہہِ چھو دُکان وُکان ترٛومُت کیٚنٛہہ تۄہہِ چھو تمہِ خٲطرٕ ضوٚرت حظ اَچھا اَچھا تۄہہِ چھُ ٹیٖمس خٲطرٕ تۄہہِ چھو یِم کَرٕنۍ سٮ۪ل وٮ۪ل چھنہٕ کَرٕنۍ تمہِ خٲطرٕ کیٚنٛہہ

ٹھیٖک حظ ٹھیٖک حظ سر کشمیری اے گرٛیڈ سر حظ بلکُل بلکُل تۄہہِ کٕژاہ کانٛٹِٹی چھو ضوٚرت حظ اَمہِ نِش ہے کالٹی حظ کالٹی لٔکٕر اَتھ کَران یوٗز حظ اَتھ چھِ اصٕل پٲٹھۍ بناوان یہِ وَنۍ اگر پنُن پرٛوفایِل آسہِ تِتہِ چھِ أسۍ بناوان حظ تۄہہِ ؤنِو بس کانٹِٹی کٕژاہ چھِ ضوٚرت ہے اَسہِ حظ اَسہِ حظ چھِ آنلایِن نیران اَتھ یٖژاہ ریٚٹِنٛگ حظ اَسہِ چھِ تقریباََ ریٚٹِنٛگ نیران اَتھ حظ کٕتیٛاہ بیٹ کٕتیٛاہ بیٹ چھو ضوٚرت حظ ٹھیٖک حظ چھُ فلحال کرو أسۍ تۄہہِ کٲم حظ اگر ہانہٕ تہِ کٔرِو یور وِزِٹ حظ أسۍ دِمو تۄہہِ سٮ۪مپٕل خٲطرٕ تۄہہِ وٕچھو پانٛنہِ تہِ طور مطلب سون پرٛوڈکٹ کیُتھ چھُ کیاہ چھُ ادٕ تَمی موٗجوٗب چھِنَہ أسۍ دَپان أسۍ چھِو تۄہہِ وَنان أسۍ دِمو تۄہہِ سٮ۪مپُل حظ تۄہہِ کٔرِو پت پانہٕ تہِ چیک کیٛازِ تۄہہِ چھو مےٚ باسان پرٛوفٮ۪شنل ٹیٖم آسہِ تَمہِ خٲطرٕ بیٹ ضوٚرت پتہٕ گَژھِ نہٕ آسٕنۍ یہِ لوکالٹی کیٚنٛہہ اَتھ گَژھِ آسٕنۍ اصٕل گریڈ حظ